بہٕ چھَس اِسی لیے خۄش کہِ مےٚ چھِ واریاہ زیادٕ فیملی واریاہ زیادٕ اَصٕل فیملی مِلیمٕژ اِسی لیے چھَس بہٕ واریاہ زیادٕ ہیٚپی تہٕ بیاکھ میانہِ ہیٚپِنؠس ہُنٛد بیاکھ وجہ چھُ کہِ بہٕ چھَس ویٚل ایٚجُکیٹِڈ بہٕ چھَس ایٚجُوکیشَن تہِ کَران تہٕ مےٚ اوس واریاہ زیادٕ شوق سٹیڈی کَرنُک تہٕ اَتھ منٛز دِیُت مےٚ گَرکیو تہِ واریاہ ساتھ اِسی لیے چھَس بہٕ واریاہ ہیٚپی بیٚیہِ چھَس بہٕ اسی لیے ہیٚپی کہِ مےٚ چھِ واریاہ زیادٕ خُشی مِلان ییٚمہِ ساتہٕ بہٕ پنٛنہِ فیملی سۭتۍ چھَس آسان تہٕ اَز چھَس بہٕ پنٛنہِ فیملی سۭتۍ اسی لیے چھَس بہٕ واریاہ زیادٕ ہیٚپی تہٕ میٛٲنۍ ہیٚپِنٮ۪س چھِ یِتھۍ کٔنۍ زَن کہِ میانہِ فرٛؠنٛڈٕ چھِ مےٚ سۭتۍ دۄہ بٔرِتھ دۄہَس آسان فُل دۄہَس آسان مے سۭتۍ ایٚنجاے کَران تہٕ أسۍ چھِ سٹیڈی تہِ أکسی جاے کَران ہورٕ یورٕ چھِ گژھان گِنٛدان درٛوکان چھِ یَکچاہ میانہِ فرٛؠنٛڈ تہٕ بہٕ تہٕ میٲنۍ بیٚسٹ فرٛؠنٛڈ چھِ اِسی لیے چھَس بہٕ یِتھ کٔنۍ زَن بہٕ بیٚیہِ تہِ واریاہ زیادٕ خۄش چھَس کہِ میٲنۍ فرٛؠنٛڈ چھِ میٲنسٕے گَرَس منٛز تہٕ سۄ چھِ میٲنۍ کزَن ییٚمہِ سُند زَن ناو چھُ ناہِدا سۄ تہِ چھِ میٲنسٕے یَتھ گرس منٛزٕے روزان تہٕ أسۍ چھِنہٕ ہیٚکان الگ گٔژھِتھ کینٛہہ تہٕ اَمہِ کِنۍ تہِ چھَس بہٕ واریاہ زیادٕ ہیٚپی تہٕ میٲنۍ ہیٚپِنؠس گٔژھ ہمیشہ اللہ تعالیٰ یِژھٕے تھاوُن تہٕ بہٕ چھَس بیٚیہِ اسی لیے ہیٚپی کہِ مےٚ اوس ایٚگزام تہٕ میٲنۍ پیپَر گٔے واریاہ زیادٕ رٕتۍ تہٕ بہٕ چھَس رِزَلٹہٕ خٲطرٕ واریاہ خُشی سان چھَس بہٕ رِزَلٹہٕ بوزنہٕ خٲطرٕ تَیار تہٕ مےٚ دِنۍ تَتھ پؠٹھ واریاہ زیادٕ ایٚپرِشِیٹ یِتھ کٔنۍ زَن مےٚ گَرِ تہِ کوٚرُکھ ایٚگزام تہٕ تَتھ منٛز تہِ ٲس مےٚ واریاہ زیادٕ اَصٕل ایٚپرِشِیٹ گَرِکیو کوٚرمُت زِ مےٚ ٲسۍ پیپَر واریاہ زیادٕ اَصٕل کٔرمٕتۍ تہٕ اِتھ کٔنۍ تہِ چھَس بہٕ واریاہ زیادٕ خۄش یِم چھِ میانہِ خُشی ہٕنٛدۍ وجہ